واریاہ مشکِلات چھِ فیس کران گامن ہنٛدۍ خلق یِم سٹاٹ چھِ کران پنُن بزنس تِکیازِ تِمن چھُنہٕ تمہِ آیہِ ایٚکٕسپوجر آسان کینٛہہ تِمن چھُ وۄزُم گژھان زیادٕ وۄنۍ پزِ سٲنۍ یۄس گورمیٚنٹ چھِ یِمن پزِ یِمن یِم یِم رولر ایریازن منٛز یِم لُکھ چھِ یِوان یِم یِم پنُن بزنس سٹارٹ یژھان کرُن یِمن پزَن یِم سِکیٖمٕز دِنہٕ کینٛہہ گورمیٚنٹ تھرو پزیٚکھ لون دِیُن لو انٹرسٹ ریٹن پٮ۪ٹھ ییٚمہِ سۭتۍ تِم پنُن کارٕ بار ہیٚکَن اصٕل پٲٹھۍ پکنٲیتھ تہٕ چلٲوِتھ